پانژھ تٲجۍ اکھ ہتھ پانٛژھ ستتھ ژور ہتھ ترٕٛہ ستھ ہتھ پنژہ ترٛےٚ ساس ژور ہتھ پانٛژھ ساس ستھ ہتھ